سٲنِس سِٹیٹَس منٛز چھِ واریاہ باقٕے تِم مذہب تہِ یِوان پالنہٕ یا ماننہٕ یِوان اسہِ ہیٛوچھ باقیو مذہبو پٮ۪ٹھ تہِ واریاہ کیٚنٛہہ أہم زانکٲری مِثال کے طور پر کٲنٛسہِ گَژھہِ نہٕ ایٖزاہ واتناوُن یہِ چھُ پرٛیٚتھ کُنہِ مذہبَس منٛز لیٚکھِتھ ہنٛگہٕ تہٕ مَنٛگہٕ گَژھہِ نہٕ کانٛہہ جانوَر یُن ذَبح کَرنہٕ یہِ چھُ باقِیَن مذہبَن منٛز تہِ لیٚکھِتھ واریاہ تہوار چھِ یِوان مناونہٕ ہولی چھِ یِوان مناونہٕ دَسیرا چھ یِوان مناونہٕ عیٖد چھِ یِوان مناونہٕ

بیٚیہِ کیٚنٛہہ بٔڑۍ دۄہ چھِ یِوان مَناونہٕ یِم زَن تہٕ جَنَم دِن یِمَن ریٚلِجَس لیٖڈرَن ہنٛدۍ آسان چھِ نوٚم چھِ سٲرٕے اَکٕے سٲری اَکٕے مسیج دِوان زِ پانہٕ وٲنۍ کٔرِو بھٲے بنٛدُت تہٕ محبت تھٲیِو پانہٕ وٲنۍ برقرار ہنٛدوستان چھِ اَکھ سۄ جاے ییٚتھ منٛز تہٕ مِلہٕ ژار یِوان چھُ وُچھنہٕ ییٚتھ منٛز تہٕ مختلف قسمٕکۍ مذہب مانَن وٲلۍ لوٗکھ چھِ یا مذہب پالَن وٲلۍ لوٗکھ یِم زَن تہٕ یہِ اَپناوان چھِ یِم چھِ مختلف قسمٕکۍ تہوار مناوان مختلف قسمٕکۍ رَقٕس کَران یِمَن تہوارَن منٛز